مےٚ یِم انٛدۍ پٔکۍ ہمساۓ چھِ تِمن منٛز چھِ کینٛہہ یتھ پٲٹھۍ أکِس چھُ ناو محمد سُلطان صوفی بیاکھ اکھ یُس چھُ تٔمِس چھُ ناو غلام نٔبی صوفی تریٚیِم اکھ یُس چھُ تٔمِس چھُ ناو نسیٖم احمد ماگرے ژورِم یُس حظ چھُ تٔمِس چھُ ناو جبار نایکوٗ پونٛژِم یُس چھُ تٔمِس چھُ ناو عبد السلام صوفی